اَمہِ بیگُک نَگیٹیوٗ چیٖز باسیٚو مےٚ یی کہ یہِ بیگ ہیٚکہِ نہٕ زیادٕ ویٹ تُلِتھ کینٛہہ اگر ہَسا زیادٕ ویٹ تُلَو تہٕ اَمچہِ یِم لَنجہِ چھِ یِم زَن أکِس سٕنٛد اِنسان سٕنٛدٮ۪ن شولڈرَن پٮ۪ٹھ آسان تِم ہَسا ژھٮ۪نَن بیٚیہِ باسیٚو مےٚ یِم اَتھ یِم لَنٛجہِ چھِ آمژٕ لاگنہٕ تِمَن چھُ اوڑَے اٮ۪ڈجسٹ تِمَن ہیٚکہِ اَکھ اَڈَلٹَے ووت تِمَن منٛز کِتاب نِتھ کُنہِ جاے اَکھ شُر ہیٚکہِ نہٕ نِتھ کینٛہہ تَتھ تِکیازِ تہِ تَتھ ہیٚکہِ نہٕ سُہ اَڈجسٹ گٔژھتھ کینٛہہ تَتھ چھُ اورٕ اومُت پٔرمَننٛٹ اٮ۪ڈجسٹ دِنہٕ